اسلام علیکُم تُہۍ چھِو حظ ٹھیٖک صحت چھُ حظ ٹھیٖک چھُ حظ ٹھیٖک کیاہ حظ کران چھُو آزٕ ڈیوٗٹی پیٹھٕے اَتہِ چھِ تۄہہِ چھُو پتہ شیخ نور دیٖن ولی تٔمۍ چھُ ووٚنمُت اَن پوش تیٚلہِ ییٚلہِ وَن پوشہِ یہِ چھو تۄہہِ پتہ ییٚمہِ ساتہٕ سٲنۍ زمیٖن ییٚمہِ ساتہٕ أسۍ زمیٖن پنٕنۍ سیو تھاوون یِم واٹر باڈیٖز سیو تھاووکھ تہٕ تیٚلہِ چھُ سون زِندٕ روزُن تہِ محال ٹھیٖک ٹھیٖک چھِ حظ اَمہِ خٲطرٕ گَژھِ یہِ فٕلورا فارا یِہٕنٛز کۭژاہ اہمیت چھِ تہٕ أسۍ مطلب وٕچھنہٕ چھِ آمُت یِم لوٗکھ چھِ اتھ تہِ چھِ یِمن تہِ چھِ دَدرا واتناونچ کوٗشش کران تہٕ امیٖد چھَم کہِ یِنہٕ وٲلِس وقتَس مَنٛز کٔرۍوُکھ تُہۍ لوٗکھ ایٚویر یِمن ؤنِو ہے یِہٕنٛز تہِ ہَسا چھِ ضوٚرتھ یِمن تہِ چھِ زِندٕ روزنُک حق تہٕ یِہنٛدِ سۭتۍ چھِ اَسہِ شوٗب امیٖد تھاوو یِہوٚے تۄہہِ کیٛاہ پروگرامہ اَتھ مُطٲبِق لُکَن مَنٛز گٔمتۍ زانٛہہ تۄہہِ ووٚنمُت کینٛہہ لُکَن اچھا

اچھا اچھا اچھا آ تکیازِ تکیازِ پُلیوشن ہیٚکہِ یِہندِ سۭتۍ گٔژھِتھ چلو اتھ مَنٛز تہِ

تۄہہِ چلو چلو اَمہِ خٲطرٕ وٕچھو انشاء اللہ أسۍ کنسرن ایٚتھارٹی یُس چھِ تِمن سۭتۍ کرو أسۍ کَتھ پنٛنین آفِسَرَن سۭتۍ مگر یِم تۄہہِ پنٛنِس گامَس مَنٛز پنٛنِس آبٲیی علاقَس مَنٛز یِم رکچو تِمن مُتعلِق کیاہ سوٗنچُو تۄہہِ آ صحیح بہٕ چھُس دپان ساروی کھۄتہٕ بہتریٖن عَمَل چھُ یِہوٚے کہِ اَسہِ پَزِ ایٚویرنیٚس ہیٚکو أسۍ یمن چیٖزَن حفاظت کٔرِتھ ٹھیٖک چھِ چلو اللہ تعالیٰ تھٲیونو بہ صحت و سلامت ٹھینکس چلو اوکے اوکے